سون مطلب گام یُس پانٛژَن محلَن پٮ۪ٹھ مطلب یہِ چھُ مُشتمِل چھُ اَتھ منٛز چھُ اَکھ سون محلہٕ یَتھ مطلب أسۍ بابہٕ گوٚنٛڈ وَنان چھِ ییٚتہِ چھُ اَکھ ہِسٹارِکَل اِوَیٚنٛٹ یا سُہ واقعہ وَنَو أسۍ ییٚتہِ چھُ مخدوٗم صٲبَن رُومٕژ اَکھ بوٗنۍ پانہٕ یُس سۄ بوٗنۍ چھِ یہِ چھِ واریاہ ہَتھ ؤری پرٛٲنۍ آسہِ یہِ مگر مےٚ چھُ پنٛنٮ۪ن یِمَن مطلب یوٗتاہ بہٕ وٲنٛس چھِ اَتھ منٛز چھِ مےٚ کَم از کَم تٕرٛہ پانٛژھ تٕرٛہ ؤری تِم یَتھ نہٕ مےٚ پانَس پوٗرٕ مطلب اَتھ پٮ۪ٹھ یہِ چھِ مطلب مےٚ یوٗتاہ اَتھ پٮ۪ٹھ نظر چھِ یۄس یہِ بوٗنۍ چھِ یہِ چھَنہٕ نۄقصان کَران کِہیٖنۍ اگر اَتھ کُنہِ وِزِ لنٛگ پیٚیہِ ؤسِتھ یا شا مطلب یَتھ شاخ أسۍ وَنان چھِ یہِ شاخ اگر ؤسِتھ پیٚیہِ تہٕ یہِ چھُنہٕ کٕہٕنۍ تہِ نۄقصان کَران کٲنٛسہِ تہِ اَتھ چھِ أنٛدۍ پٔتۍ واریاہ گَرٕ بَسان تِمَن گَرَن منٛز چھِنہٕ یہِ کٲنٛسی نۄقصان کَران تہٕ نہ چھِ أمۍ اَز تانۍ کٲنٛسہِ مطلب اللہ تعالیٰ دِیِن نجات کینٛہہ جٲنی نۄقصان کوٚرمُت اَتھ چھِ لنٛگ پیٚوان تہٕ سُہ چھُ پیٚوان اَتھ چھِ اَپٲرۍ وَتھ سۄ وَتہِ پٮ۪ٹھ پیٚیہِ یا دٔچھِنۍ کھووُر کٲنٛسہِ ہِنٛدِس آنٛگںَس منٛز تہِ پیٚیہِ مگر تَتہِ چھِنہٕ یہِ نۄقصان کَران کِہیٖنۍ یہِ گوٚو اَکھ واقعہ یُس مےٚ پانَس تہِ مطلب پَتہ چھِ یہِ اَمہِ واقہٕچ دوٚیُم واقعہ چھُ مطلب اَسہِ ییٚتہِ نزدیٖک اَکھ گام تَتھ چھِ وَنان بابا سۄلنَے یہِ چھِ أکِس بُزرگہٕ سٕنٛدِس ناوَس پٮ۪ٹھ اَتھ محلسٕے مطلب یہِ چھُ گام چھِ یہِ محلہٕ چھُنہٕ یہِ گام اَتھ چھِ پیٚومُت ناوٕے بابا سالنہ تَتہِ یُس یہِ بابا سالنہ محلہٕ چھُ اَتہِ چھِ تِہِنٛز مطلب زیارت اَکھ چھِ تَتھ زیارتَس پٮ۪ٹھ چھُ اَکھ ییٚمہِ دۄہ تِہُنٛد سُہ دۄہ آسہِ وَہَر وٲر ییٚمہِ دۄہ دۄہ آسہِ تَمہِ دۄہ چھُ اَتہِ یِم ژٲنٛگۍ دَزان چھِ اَتہِ سُہ یہِ نہ تِمَن منٛز چھُ اَمہِ دۄہ راتَس دَزان آب مطلب تیٖلہٕ بَدلہٕ بیٚیہِ چھُ اَتھ نزدیٖک اَکھ مطلب کُل اَکھ تَتھ کُلِس چھِنہٕ ؤری کِس مطلب تَتھ چھُ مطلب باقٕیَن شاخَن چھِ گژھان تَتھ پَن سُہ چھُ مطلب گژھان مطلب یُتھُے سُہ مطلب سُہ ہۄکھان چھُ سُہ چھُ پیٚوان ؤسِتھ مگر اَکھ لنٛگ چھِ اَتھ سُہ تَتھ چھِ روزان بَرابَر ؤری کِس ؤریَس سَبٕز پَن تہٕ سُہ چھُ سُہ تہِ چھُ مےٚ وُچھمُت مطلب مطلب پنٛنیٚو أچھو چھُم وُچھمُت مےٚ سُہ روزان چھُ سَرسَبٕز یِم زٕ واقعہ چھِ مےٚ مطلب پانَس أنٛدۍ پٔتۍ ییٚتہِ تِم زٕ مطلب ہِسٹارِکل اِویٚنٛٹٕس یِم وٕنکیٚنَس تہِ بالکل موجوٗد چھِ تہٕ مطلب بیٚیہِ چھِ سُہ اَکھ زِندٕ مثال اَکھ